مےٚ چھِ سِنٛگِنٛگ وارِیاہ پسنٛد بہٕ چھَس میون تھاٹ چھُ اَسہِ پَزِ کٲشٕر پٲٹھۍ تہِ پنُن کلچر اَتھ منٛز اِنکِلیوٗڈ کَرُن اَسہِ چھُ کلچر کشمیٖری اَسہِ پزِ کٲشٕر پٲٹھۍ تہِ پنٕنۍ سِنٛگِنٛگ منٛز اٮ۪ڈ کَرُن کٲشٕر پٲٹھۍ پَزِ اَسہِ سِنٛگِنٛگ کَرٕنۍ کٲشٕر پٲٹھۍ پَزِ اَسہِ یہِ گٮ۪وٕنۍ رِکاڈ یا کیٚنٛہہ تہِ آسہِ لایِو پٔفامٮ۪نٕس آسہِ کیٚنٛہہ تہِ تتھ منٛز پَزِ اَسہِ یہِ کٲشٕر میوٗزِک ٹرٛٮ۪ڈِشنَل میوٗزِک اٮ۪ڈ کَرُن بہٕ چھَس یہِ کَران پنٛنہِ سِنٛگِنٛگ منٛز اِنکِلیوٗڈ کٲشٕر میوٗزِک فوک میوٗزِک کیٛازکہِ مےٚ چھُ وارِیاہ پسنٛد پنُن کٲشٕر کلچر یہِ چھُ وارِیاہ اِمپاٹنٛٹ اَسہِ خٲطٕر کیٛازکہِ أسۍ چھِ کٲشٕرۍ اَسہِ خٲطرٕ چھُ یہِ وارِیاہ اِمپاٹنٛٹ کہِ أسۍ کَرو پنُن کٲشُر ٹرٛٮ۪ڈِشَن تہِ اٮ۪ڈ پنٛنہِ سِنٛگنٛگ منٛز بہٕ کَرٕ پنٕنۍ کَتھ بہٕ چھَس سِنٛگر مےٚ پَزِ کٲشُر تہِ جب کہِ بہٕ چھَس کَران تہِ کٲشُر اٮ۪ڈ پنٛنہِ سِنٛگِنٛگ منٛز مےٚ چھُ وارِیاہ پسنٛد کٲشٕر پٲٹھۍ کٲشرِس گٮ۪ونَس چھُ آسان میٖنِنٛگ اَمیُک مطلب چھِ سمجھ یِوان یہِ چھُ دِلس سۭتۍ اَسہِ کنٮ۪کٹ کَران کیٛازکہِ أسۍ چھِ کٲشری اَسہِ پَزِ کٲشٕر پٲٹھی گٮ۪وُن گٮ۪وٕنۍ یا بوزُن کیٛازکہِ اَسہِ چھُ دِلس اَمہِ سۭتۍ وارِیاہ سُکون مِلان بِکاز أسۍ چھِ کٲشٕرۍ اِسلیے چھُ اَسہِ یہِ زیادٕ سمجھ یِوان اَسہِ چھُ یہِ دِلس سۭتۍ کنٮ۪کٹ کَران بہٕ چھَس ییٚلہِ تہِ بہٕ کُنہِ جاے لایِو پٔفامٮ۪نٕس دِمہٕ کانسٲٹٕس کَرٕ اگر بہٕ تَتہِ کیٚنٛہہ تہِ گٮ۪وٕ تویتہِ چھَس بہٕ ٹرٛٮ۪ڈِشنَل اکھ سانٛگ وَنان ضٔروٗری فوک سانٛگ اکھ چھَس بہٕ ضٔروٗری وَنان ٹرٛٮ۪ڈِشنَل سانٛگ اکھ تَمہِ سۭتۍ چھُ مےٚ دِلس تسلی گَژھان نَہ بہٕ چھَس بیٚیہِ سارنی تام سُہ واتناون